شےٚ فرؤری زٕ ساس تہٕ ترٛےٚ ہَس منٛز چھُس بہٕ زامُت شےٚ جُلایی زٕ ساس تہٕ شےٚ ہَس منٛز کوٚر مےٚ ایٚڈمِشَن سکوٗل پانٛژھ اَگستہٕ زٕ ساس تہٕ کُنوُہَس منٛز دیٛت مےٚ دٔہمہِ ہُنٛد شےٚ نَومبر زٕ ساس تہٕ زٕتووُہَس منٛز دیٛت مےٚ بٔہمہِ ہُنٛد پانٛژھ اپریل زٕ ساس تہٕ تُرٛیٛووُہَس منٛز کوٚر مےٚ کالجہِ ایٚڈمِشن